اَسلامُ علیکُم ٹھیٖک چھُوٕ بہٕ حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک آ مےٚ حظ آسہٕ گاڈٕ حظ آسہٕ مےٚ ضروٗرت حظ آ تۄہہِ کٔم گاڈٕ حظ چھَو مےٚ ٲسۍ کٲشرِ گاڈٕ مےٚ حظ ٲسۍ اَکھ زٕ کِلوٗ ضروٗرت مگر تۄہہِ کیٛازِ حظ چھَو نہٕ اَچھا اَچھا آب چھِ زیادٕ تَوَے اَچھا ٹھیٖک تِم کۭتِس حظ چھِ گژھان ژور ہَتھ اَدٕ اَمہِ کَم گژھَن نہَ حظ پنٛجٲبۍ چھےٚ تِم اَصٕل تِم ویٚچھٕ گاڈٕ اَچھا تِم کۭتِس چھِ گژھان آ تہِ حظ چھِ ٹھیٖک کٲشِرِس چھِ آسان مَزٕ آ تِم چھِ تَوَے کِنۍ درٛۅجہِ گژھان اَچھا وۅنۍ وۅنۍ کۭتیٛاہ مطلب کَر تانۍ حظ أنِو تُہۍ پگاہ کھٔسِو اَچھا ہُم کیٛازِ حظ چھِنہٕ ہُم گاڈٕ اَز آسان

آ اَچھا اَدٕ کیٛاہ مےٚ حظ آسہٕ گاڈٕ ضروٗرت واریاہ زیادٕ ضروٗرت آ پژھنٕے حظ اوس یُن پَژھنٕے خٲطرٕ چھِ ضروٗرت تَوَے اَچھا وۅنۍ ژٕ یہِ حظ وَلہٕ حظ ییٚلہِ تُہۍ پَتہٕ ٲنِو تیٚلہِ نِمَو تیٚلہِ نِمَو پَتہٕ

آ یِیٖژاہ تۄہہِ مطلب جلدی گژھٮ۪و تیٖژاہ چھِ جلدی کیٛازِ کہِ اَسہِ چھُ یور پَژھٮ۪ن حظ یُن آ تَوَے حظ آ بہٕ حظ آسَو کران کال مطلب ییٚمہِ ساتہٕ مےٚ ضروٗرت آسان آسَن گاڑٕ تہٕ بہٕ آسٮ۪و وَنان تۄہی حظ